وَعلیکُم السَلام تُہۍ چھو حظ شبنَم کَتھ کَران ٲں تُہۍ کَتہِ چھو روزان آچھا تۄہہِ اوسوٕ کوٚرمُت سانہِ کَمپٔنی منٛز جابہٕ خٲطرٕ ایٚپلاے آ تۄہہِ کَر اوسوٕ کوٚرمُت ایٚپلاے آچھا ٹھیٖک تہٕ پَتہٕ دِژیٛووٕ تۄہہِ رِٹٕن ٹیٚسٹہٕ تہِ ٲں تہٕ تَتھ منٛز کوتاہ سِکور اوسوٕ تۄہہِ کوٚرمُت تُہۍ چھو گٔمٕتۍ وۄنۍ شارٹ لِسٹہٕ اِنٹَروِو خٲطرٕ وۄنۍ چھُو تۄہہِ پگاہ فرسٹَس پٮ۪ٹھ چھُو تۄہہِ اِنٹَروِو خٲطرٕ یُن تہٕ تۄہہِ چھُو واتُن سریٖنَگر تُہۍ ہیٚکوا یِتھ ٲں فٔرسٹَس پٮ۪ٹھ وٲتۍ زیٛو تُہۍ سریٖنَگر تہٕ بہٕ کَرہو تۄہہِ ایٚڈرَس ویٚڈرس سورُے کیٚنٛہہ سیٚنٛڈ تۄہہِ چھُو واتُن تٔتھی ایٚڈرَسَس پٮ۪ٹھ ٹھیٖک چھا تہٕ بیٚیہِ چھُو تۄہہِ اَنٕنۍ پَنٕنۍ ڈاکیٛوٗمیٚنٹ سۭتۍ اَکھ چھِ اَنٕنۍ پولیٖس ویرِفِکیشَن سۭتۍ بیٚیہِ چھِ اَنٕنۍ پَنٕنۍ سٲری ایٚجوکیشنَل ڈاکیٛوٗمیٚنٛٹ یِم تہِ چھِ ٹُویٚلتھٕکۍ مارکٕس کارڈ ٹیٚنتھُک مارکٕس کارڈ ڈی او بی چھِ اَنُن بیٚیہِ چھُ اَنُن پَنٕنۍ گرٛیجویشنُک مارکٕس کارڈ ماسٹرٕز یہِ تہِ تۄہہِ ڈِگری چھو تِمَن ہنٛدۍ سارنٕے ہنٛدۍ ڈاکیٛوٗمیٚنٛٹ گژھن تۄہہِ سۭتۍ آسٕنۍ ٹھیٖک چھا ڈ اِنٹروِو ٹایمَس پٮ۪ٹھ تمے ساتہٕ گژھہِ ڈاکیٛوٗمیٚنٛٹ ویرِفِکیشن تہِ اِنٹروِو خٲطرٕ ییٖزیٛو تُہۍ فارمَل لَگٲیِتھ فارمَل شوٗز فارمَل ڈرٛیٚسِنٛگ گژھہِ آسٕنۍ تَتھ خٲطرٕ بیٚیہِ گژھَن آسٕنۍ سٲری ڈاکیٛوٗمیٚنٛٹ آدھار کارڈ پاس بُک پین کارڈ سورٕے کیٚنٛہہ گژھہِ آسُن سۭتۍ پیٚنڈنٛگ گژھہِ نہٕ آسُن کٕہٲنۍ چیٖز خاص کَر ویرِفِکیشن گژھہِ آسٕنۍ ضروٗری أسۍ چھِنہٕ رَٹان نان ویرِفایڈ ایمپلاین کیٚنٛہہ یِم ویرِفِکیشَن یِمَن کٔرِتھ آسہِ أسۍ چھِ رَٹان تِمنٕے تِمنٕے اگر تُہۍ اِنٹروِو کوالِفاے تۄہہِ دِمہو جوایِنِنٛگ لیٚٹَر یَپٲری تیٚلہِ ٹھیٖک چھُ نا تہٕ ڈاکیٛوٗمیٚنٛٹ گژھَن تۄہہِ سۭتۍ آسٕنۍ پگاہ تہٕ تُہۍ وٲتۍ زیٛو برابر دَہ بَجے سریٖنگر بہٕ کرہو تۄہہِ ایٚڈرس سیٚنٛڈ تۄہہِ چھُو واتُن تٔتھی ایٚڈرَسَس پٮ۪ٹھ ٹھیٖک چھُ دَہ بَجے وٲتۍ زیٛو تُہی ٹھیٖک چھا اِنٹروِو ٹایم چھُ دَہہِ بَجہِ چلو ٹھیٖک چھُ او کے